بگیسٹ سٔٹریگٕتھ کانہہ تہِ پُزِشن ٲسِنۍ کانہہ تہِ سُچویشن ٲسِنۍ خطرناکھ سُچویشن ٲسِنۍ یا کانٛہہ تہِ سُچویشن ٲسِنۍ چاہے مےٚسکوٗلَس منٛز یا کَتھ وَنان چاہے گرِ کُنہِ تہِ جایہِ بہٕ وَنہٕ نہٕ زٕہٕنۍ اَپُز چاہے مےٚ کَلہٕ ؤتھتن اَپُز چھُس نہٕ بہٕ وَنان ڈیفنِٹلی ییٚلہِ تہِ بہٕ کانہہ کَتھ چھُس وَنان بہٕ چھُس وَنان پوٚز سُہ ٲسۍ تن کانٛہہ تہِ کَنڈِشن کانہہ تہِ سُچویشن سُہ آسہِ مےٚ دوس آسِنۍ چاہے سُہ گرِکۍ ٲسِنۍ چاہے کانٛہہ تہِ ٲسِنۍ پوٚز وَنُن چھُ یہِ چھِ میٲنۍ بِگیسٹ سٔٹریگتھ اور ڈیٹ اِز دَ سِٹریگٕتھ کہِ پوٚز چھُس بہٕ وَنان ویٖکنیس یۄس چھِ بِگیسٹ ویٖکنیس چھِ بہٕ چھُس جلدی بِلیٖو کران اَگر مےٚ کانہہ کَتھ وَنہِ بہٕ چھُس بِلیٖو کران جلدی مےٚ چھُ باسان نہ پوٚز چھُ اوبویسلی یۄس ویٖکنیس چھِ اَتھ چھِ واریاہ سایڈافیکٹٕس کَبھی کَبار ییٚلہِ بہٕ کٲنسہِ پٮ۪ٹھ بِلیٖو کَرٕ اوبویسلی تٔمۍ آسہِ اَپُز ووٚنمُت بہٕ چھُس دَپان نہ یہِ چھُ پوٚز آلموسٹ دیٹٕس یہِ چھِ مےٚ بِگیسٹ ویٖکنیس بہٕ چھُس ٹراے کران کہِ پَنٕنۍ ویٖکنیس کَم کرنہٕ خٲطرٕ اوبویسلی بہٕ چھُس نہٕ تِتھۍ پٲٹھۍ خاص بِلیٖو تہِ کران وۄنۍ تِمن پٮ۪ٹھ کیٚنٛہہ یِم نہٕ بہٕ زانَکھ